وعلیکُم السلام آ حِناب کَم حظ چھِو آ بِلکُل أسۍ حظ چھِ فیصل صٲب چھُس بہٕ ٹرٛیوٕل اٮ۪جٮ۪نٛٹ اَچھا ٹھیٖک تُہۍ چھِو حظ عنایَت صٲب ٹرٛیولَر

ٹھیٖک جِناب مےٚ ؤنۍتو یہِ کٔشیٖرِ خٲطرٕ چھُ تۄہہِ ٹِرٛپ تہٕ کٔژَن دۄہن خٲطرٕ چھُو تۄہہِ ٹِرٛپ پٕلین کٔرمٕژ ٹھیٖک وٕچھ حظ عنایت صٲب اَسہِ نِش چھُ بیسِکٔلی پیکیجِز اگر بہٕ تۄہہِ وَنہٕ اَسہِ نِش چھِ ترٛٮ۪ن ژورَن قٕسمَن ہِنٛدۍ پیکیجِز ٹھیٖک چھِ حظ بہٕ وَنہٕ تۄہہِ پیکیجِز تُہۍ کٔرۍزیو پَتہٕ اَکھ چُنۍ زیو تُہۍ تِمو پیکیجزیو منٛز چُنۍ زیو تُہۍ اَکھ پیکیج ٹھیٖک چھا وٕچھُو گۄڈٕنٮ۪تھٕے چھُ اَسہِ اگر تُہۍ ؤنِو پہلگام ٹِرٛپ چھِ اَسہِ یِوان ٹھیٖک چھُ یَتھ منٛز تقریٖباً تقریٖباً چھُو تۄہہِ أسۍ نَژناوَن زٕتووُہن جاین کٔژَن جاین زٕتووُہن جاین اور یہِ یُس یہِ پہلگامُک سفر چھُ یِہوٚے آسہِ تقریٖباً تقریٖباً ژوٚدٕہن دۄہن ہُنٛد سَفر روزِ تۄہہِ ٹھیٖک چھِ حظ ژۄدٕہَن دۄہن ہُنٛد سَفر تُہۍ ؤنۍتو مےٚ تُہۍ کٔژ فیملی مٮ۪مبَر چھِو اِنکٕلیوٗڈ تُہۍ چھُوا کُنی زٔنۍ کِنہٕ تۄہہِ چھِو فیملی مٮ۪مبر سۭتۍ تۄہہِ دِمو بہٕ پانٛژَن نَفرن خٲطرٕ کیب دِمہو تۄہہِ بہٕ سۭتۍ یُس تۄہہِ کیب ڈرٛایوَر یُس ٹُوَنٹی فور اِنٹوٗ سٮ۪وَن تۄہے سۭتۍ ژوٚوُہ گَنٹہٕ روزِ سُہ آ یہِ دِمہٕ بہٕ یہِ چھُ ژےٚ گۄڈٕنیُک آپشَن پہلگام خٲطرٕ ژۄدٕہَن دۄہن اَتھ منٛز چھِ بلکل پہلگامَس خٲطرٕ دِمہٕ بہٕ تۄہہِ پوٗرٕ ڈِٹیل پہلگام اَگر تُہۍ گٔژھِو تۄہہِ چھُو گۄڈٕنٮ۪تھٕے پہلگامَس منٛز چھِ زٕتووُہ جایہِ تِم خاص یِمَن جاین تُہۍ سٲر کٔرِتھ ہیٚکِو کیٛاہ وَنہٕ بہٕ تۄہہِ کیٛاہ جایہِ وَنہو تۄہہِ بہٕ جیسے چھُ آروٗ ویلی چھےٚ بیتاب ویلی چھِ مارتنٛڈ چھُ تِتھَے پٲٹھۍ چھُ تۄہہِ تَپٲرۍ گژھُن ٹرٛیکِنٛگ خٲطرٕ تہِ چھِ ہیٚکِو تُہۍ گٔژھِتھ ٹرٛیکِنگ خٲطرٕ دِمہو نہٕ تۄہہِ بہٕ کوچ اَکھ سۭتۍ ٹرٛیوٕل اٮ۪جنٛٹ پَنُن سۭتۍ یُس تۄہہِ ٹوٗرِسٹ گایِڈ روزِ یُس تۄہہِ برابر ژوٚن دۄہَن ہُنٛد ٹرٛیک روزِ تۄہہِ تَپٲرۍ تَتھ سۭتۍ سَفرَس پہلگامکِس سَفرس سۭتۍ سورُے یُس یہِ ژۄدٕہَن دۄہن ہُند پیکیج چھِ گژھان یہِ چھِ گژھان وُہ ساس رۄپیہِ پیکیج اوٚوَر آل گژھِ یہِ وُہ ساس کھٮ۪ن چٮ۪ن یَتھ منٛز اِنکٕلوٗڈ آسہِ تُہُنٛد سورُے ٹھیٖک چھِ حظ گوٚو اَکھ پیکیج بِلکُل بِلکُل یہِ گژھِ وُہ ساس رۄپیہِ پیکیج بِلکُل بِلکُل یِم زَن یِم زَن یِم تہِ تۄہہِ مےٚ جایہِ ؤنۍوُ یِم چھِ بِلکُل قۄدرٔتی یِم چھِ بِلکُل قۄدرٔتی ییٚتہِ تۄہہِ قۄدرَتٕکۍ مطلب واقعی قۄدرَتٕکۍ نَظارٕ ہیٚکِو وٕچھ آرام سان بیٚیہِ چھِ مےٚ بیٛاکھ بِلکُل سانہِ طرفہٕ روزِ خۄش آمدیٖد اتھ پرٛٮ۪تھ ساتہٕ ییٚمہِ ساتہٕ تہِ تُہۍ ییٚژھِو عنایت صٲب یُن أسۍ آسو تۄہہِ بِلکُل تۄہہِ بلکل اَکھ یِم تۄہہِ باقٕے دۄہ چھِو تِمَن دۄہَن تھاوَو تۄہہِ أسۍ ہوٹَلسَن منٛز مَگر یِم ٹرٛیکِنٛگ ہِنٛدۍ دۄہ چھِ تِمَن خٲطرٕ دِمو أسۍ پَنٕنۍ ٹٮ۪نٛٹ سۭتۍ یِم بِلکُل ماینَس ڈِگری ٹٮ۪مپٔریچرَس منٛز تۄہہِ نارمَل ڈِگری روٗم ٹٮ۪مپریچَر دِن تِم ٹٮ۪نٛٹ دِمو تۄہہِ ٹوٗرِسٹ تُہٕنٛدِ خٲطرٕ آسہِ جٔکوٗزی اَکھ خاص پٕلین روزِ تۄہہِ خٲطرٕ بیٚیہِ چھُ اَسہِ اَمہِ علاوٕ اَمہِ مٔزیٖد چھُ اَسہِ گُلمَرٕگ ٹِرٛپ چھُ اَسہِ تِتھَے پٲٹھۍ چھُ اَسہِ اَہَربَل سایِڈ ٹِرٛپ چھِ اَسہِ اَہَربَل سایِڈ اَگر تۄہہِ بہٕ وَنہو اَہَربَل سایڈَس منٛز چھِ تۄہہِ گۄڈٕنٮ۪تھٕے اَہَربَل یِوان بیٚیہِ کیٛاہ سا چھِ یِوان تَتھ منٛز پیٖر گٔلی بیٚیہِ چھُ یِوان دٔبجَن بیٚیہِ چھِ اَسہِ ٹوٗرِسٹ سُہ چھُ تۄہہِ یِوان تَتھ منٛز ٹھیٖک چھا بیٚیہِ اَگر تُہۍ ییٚژھِو ٹرٛیک کَرُن ٹرٛیکِنٛگ ٹرٛیکِنٛگ خٲطرٕ چھِ زٕ جایہِ اَکھ چھِ کۄنٛگوَٹَن بیٚیہِ چھُ تَپٲری یِوان کَوثر ناگ سُہ چھُ روزان تقریٖباً دۄن ترٛٮ۪ن دۄہَن ترٛٮ۪ن دۄہن ہُنٛد ٹرٛیک بیٚیہِ اَگر تُہۍ ییٚژھِو ہیٚکِو دٔبجَن تہِ گٔژھِتھ ٹرٛیکِنٛگ پٮ۪ٹھ اینٛڈ تَتھ خٲطرٕ تہِ دِمو تۄہہِ أسۍ ٹٮ۪نٛٹ سۭتۍ پَنُن اَکھ کوچ سۭتۍ ٹوٗرِسٹ کوچ سۭتۍ ٹوٗرِسٹ گایڈ سۭتۍ یُس توہہِ بِلکُل ٹوٗرِسٹ گایڈ روزِ تۄہہِ ٹرٛیکِنٛگ تہِ سۭتۍ باقٕیَن جاین روزِ تۄہہِ کیب کیب ڈرٛایوَر سۭتۍ یوٚتَن یوٚتَن جایَن گژھو تَتھ روزِ کیب ڈرٛایوَر سۭتۍ ٹھیٖک چھِ حظ ییٚتہِ چھِ بِلکُل ژۄدہَن دۄہن ہُنٛد ٹرٛیک وۄنۍ گوٚو اَمیُک پیکیج چھُ اَسہِ تھوڑا کَم پَہمَ کوٚرمُت اَتھ چھِ پنٛداہ ساس گژھان پیکیج یہِ گژھِ تۄہہِ پنٛداہ ساس چلو تُہُندِ موٗجوٗب ہٮ۪کہٕ بہٕ پنٛنہِ طرفہٕ کَمپٕلِمٮ۪نٹِرٛی تہِ کیٚنہہ چیٖز بیٚیہِ چھا کیٚنہہ حُکُم چلو شُکرِیہ چلواَلسلام علیکُم ہہ چلو جِناب